اَگر أسۍ کَتھ کَرو کَشمیٖری زُبان ہِنز تہٕ آزِکۍ جینریشن یُس چھُ یِم چھنہٕ کٲشِر پٲٹھۍ پانہٕ ؤنۍ کَتھ کران کِہینۍ نہٕ نہ چھُ سکوٗلن منٛز کَتھ کران تہٕ نہ کالیجن منٛز کٲشِر پٲٹھۍ تہٕ اَگر اَسہِ بَڑاوا چھُ دیُن کٲشِر زَبانہِ تہٕ وٲقف چھِ أسۍ کٲشِر زُبان پَنٕنۍ کٔشیٖر منٛز زندٕ تھاوٕنۍ تِکیازِ یہِ چھُ اَسہِ پَنٕنۍ مادری زَبان تہٕ یہِ چھِ اَسہِ خٲطرٕ واریاہ زیادٕ اہم زَبان تہٕ اَتھ منٛز کَتھ کرنہٕ سۭتۍ چھُ واریاہ زیادٕ مَزٕ یِوان اکھ أکِس سۭتۍ تہٕ اَسہِ پَزِ سکوٗلس منٛز کٲشِر زُبان اِستعمال کَرٕنۍ یِم آفسن منٛز کٲشِر زَبان اِستعمال کَرٕنۍ کالیجن منٛز تہٕ یونِورسٹی منٛز تہِ کٲشُر زُبان اِستعمال کَرٕنۍ تِکیازِ ییٚلہِ أسۍ پرٮ۪تھ کُنہِ جایہِ کٲشِر زُبان کَرٕنۍ یِم اَسہِ لۄکٕٹۍ شُرۍ چھُ آزٕ تِمن چھُ نہٕ کٲشُر تَگٲنی تہٕ نہ چھُ تِمن کٲشُر پٲٹھۍ پَتہ آسان کِہینۍ تہٕ اَگر تِمن کیٚنٛہہ کٲشِر پٲٹھۍ وٲڑ وَنو تہٕ تِم چھِ آسان دوٚلہٕ وُچھان تہٕ اَمیُک مطلب گوٚو کہِ اَسہِ پَزِ سکوٗلن منٛز تہِ کٲشُر تھاوُن تہٕ مول موج تہِ گژھِ بَچن گۄڈٕنیٚتھ کٲشُر زُبان ہٮ۪چھُن ییٚلہِ اِنسان پَران چھُ تہٕ سُہ چھُ ہٮ۪چھان پَتہٕ پرٮ۪تھ کانٛہہ لینگویج ییٚمیُک تہِ تٔمِس شوق گژھِ